اَسَلامُ علیکُم وَرحمتُہ اللہ آز وَنہو تۄہہِ بہٕ حظ کٔشیٖر ہِنٛدٮ۪ن پانٛژَن ڈِسٹِرٛکَن ہُنٛد ناو یَتھ منٛز گۄڈنیُک چھِ یِوان کۄلگوم دٔیِم چھِ یِوان اننت ناگ یَتھ زن پرٛون ناو اوس اسلام آباد ترٛیٚیِم چھِ یِوان بانڈی پورہ یَتھ زَن پرٛون ناو اوس بنٛڈٕ پوٗر ژوٗرِم چھِ یِوان شُپیَن پٲنٛژِم چھِ یِوَن بارہمولہ